میٛون رول ماڈٕل چھُ مُحمد رَسولُ اللہ صلَہ اللہُ علیہِہ وَسَلَم کیٛاز تِم چھِ سٲنٛۍ پیغَمبَر اللہ تعالی سٕنٛدۍ ٹٲٹھۍ تِمو ووٚد سانہِ خٲطرٕ تِمَن ہٕنٛز نیٚنٛدٕر گٔے حَرام یتھ اُمَتَس پَتہٕ تِمو چھِ واریاہ قۅربٲنی دِژمٕژ نبی پاک صلَہ اللہُ علیہِہ وَسَلَم تِم ٲسۍ ہَمیشہٕ یِہَے نَصیحت کَران کہِ دُشمَنن سۭتۍ تَمامَن سۭتۍ کٔرِو اصٕل سلوٗک حُسنہٕ سلوٗک کٔرِو پرٛتھ کٲنٛسہِ سۭتۍ مٲلِس ماجہِ سۭتۍ دوستَن سۭتۍ دُشمَنَن سۭتۍ پرٛتھ أکِس سۭتۍ کٔرِو حُسنہِ سلوٗک کٲنٛسہِ گَژھِ نہٕ زَریٚر واتناوُن عَذاب گَژھِ نہٕ کٲنٛسہِ واتناوُن اَلحَمدُلِلّلہ اَسہِ چھُ فَخر گَژھان مےٚ چھُ فخر باسان فَخر گَژھان بہٕ چھُس یِہِنٛدِس اُمَّتَس مَنٛز تہٕ اَلحَمدُلِلّلہ یِہَے کوٗشِش روزِ أسۍ تہِ واتناوو نہٕ کٲنٛسہِ زَریٚر سانہِ سۭتۍ گَژھِ پرٛتھ أکِس واتُن فٲیدَے فٲیدٕ اِنشاء اللہ تہٕ اَلحَمدُلِلّلہ بہٕ چھُس اُمّتی اَلحَمدُلِلّلہ پرٛاوُڈ ٹُو بی اے اُمّتی آف پرٛافِٹ مُحمد صلَہ اللہُ علیہِہ وَسَلَم